ہیلو ہیلو آ وعلیکُم اَلسلام آ آ بہٕ چھُس آ کٔمۍ سُنٛد عامِر کیٛاہ آ عامِر مجیٖد چھُوا میٛٲنِس سکوٗلَس منٛز چھُ مگر نایِنتھ کٕلاس حظ تُہۍ چھُٕو تِہِندی پیرنٹٕس اچھا ٹھیٖک کٔرِو کٔرِو حُکم

اَہ آ تَمہِ کٔرۍ آ آ بِلکُل بِلکُل بِلکُل تَمہِ کَریو مےٚ سۭتۍ ٲدۍ تھوڑا بہت اَتھ بارَس منٛز کَتھ تَمہِ ووٚن یِتھ پٲٹھۍ اَسہِ چھِ کیٛاہ تھام یِتھ پٲٹھۍ خانٛدر تہٕ مےٚ گَژھِ لیٖو تہٕ مگر مےٚ ؤنۍتو تُہۍ کَتھ اَکھ تۄہہِ آسہِ تَمہِ سٕنٛز پتہٕ کہِ تٔمِس چھِ اَمہِ برٛونٛٹھ تہٕ واریاہ لیٖوٕ نِمژٕ آ تُہۍ اگر وٕچھِو تَمہِ سٕنٛز پٕرفارمیٚنٕس وٕچھو أسۍ تَمہِ چھِ یَتھ ؤرِیَس منٛز یا ییٚتھۍ رٮ۪تَس منٛز واریاہ زیادٕ لیٖوٕ نِمژٕ ما وٕچھ مےٚ تٔمِس تَمہِ اوس اَکھتُے أنۍمٕژ اٮ۪پلِکیشَن تہِ دوٚپُن ہے یِتھ پٲٹھۍ چھِ مےٚ اٮ۪پلِکیشَن مےٚ چھِ ییٚتٮ۪ن ہَفتَس چھِ مےٚ لیٖو ضوٚرتھ مگر میٛانہِ حساب مےٚ چھِ باسان خانٛدر تہِ گوٚو پوٚزٕے تہٕ مگر ہَفٕتہ تہِ گوٚو زیادٕ تہٕ اسی لیے ووٚن مےٚ تٔمِس پوٚتُس دوٚپمَس اگر چون پیرنٛٹ کَرِ فون گَرِ منٛز کانٛہہ کَرِ فون مول کَرِ یا موج کرِ فون مےٚ سۭتۍ کَر کَتھ بہٕ سمجاوَکھ تِم یہِ چھُِ یی گَژھان بچہِ سٕنز بچہِ سٕنٛز پڑٲے چھِ اَمہِ سۭتۍ سَفر کران تَتھ پٮ۪ٹھ چھُ اثر پٮ۪وان بُرٕ اثر پٮ۪وان تہٕ اٮ۪کچُلی اوس مےٚ تٔمِس ووٚنمُت کہِ ژٕ کرنٲیزٮ۪ن گرٕ گرٕ منٛز کانٛہہ نتہٕ کانٛہہ مےٚ سۭتۍ کَتھ

تُہۍ سَم تُہۍ ہیٚکِو تُہۍ ہیٚکِو یِتھ پٲٹھۍ تہِ سَمجِتھ کہِ اَتھ منٛز چھِنہٕ آسان ماسٹَر جِیَس پَنُن کیٚنہہ اُستادَس چھِنہٕ آسان تَتھ پَنُن فایِدٕ اَتھ منٛز کیٚنہہ اَتھ منٛز چھِ آسان بَچہٕ سُندٕے خٲر چلو مگر وۄنۍ ووٚنوُ تۄہہِ وۄنۍ کوٚروُ تۄہہِ فون تُہۍ چھُو ونان یِتھ پٲٹھۍ أمۍ چھِ أنۍمٕژ ہَفتَس خٲطرٕ ہَفتَس کھٔنٛڈَس چھِ أمِس لیٖو شاید أنۍمٕژ تی حظ تہٕ میٛانہِ حساب مےٚ باسان چھِ مےٚ تہِ چھِ پٮ۪وان بٕتھِ جواب دیُن مےٚ چھِ تَتھ تَتھ تَتھ معاملَس منٛز چھِ مےٚ کرُن کَتھ یُس اَسہِ پِرنسپٕل سُکوٗلُک چھِ تٔمِس سۭتۍ چھِ مےٚ کَتھ کرٕنۍ اَگر تُہۍ ہیٚکِو تشریٖف أنِتھ صُبَس سُکوٗل مےٚ باسان أسۍ ہٮ۪کو تٔتی کَتھ کٔرِتھ مگر میٛانہِ حساب مےٚ چھُ باسان کہِ سُہ پِرنٛسپٕل مانہِ نہٕ ہَفتٕس لیٖو یِتھ پٲٹھۍ کِہیٖنۍ اگر تُہۍ تہِ یِیو توٚتٕے بیٚیہِ یہِ اٮ۪پلِکیشَن أنِو سۭتۍ تہٕ أسۍ کَرو تِمَن سۭتۍ پوٚتٕس اَتھ بارَس منٛز کَتھ وٕچھو سُہ کیٛاہ وَنہِ بہٕ چھُس ونان اگہ اگر پرنسپٕل صٲب اگر سُہ اٮ۪پرٛوٗ کَرِ مےٚ چھِنہٕ تَتھ منٛز کٕہۭنۍ تہِ اوٚبجکشَن یا مےٚ چھِنہٕ کٕہۭنۍ تہِ اعتِراض تَتھ منٛز تُہۍ یِیِو صُبحَس أسۍ وٕچھو صُبحَس چلو اَلسلام علیکُم